وٕنکیٚن چھِ أسۍ وٕچھان کٔشیٖر منٛز چھُ کَمپِٹِشن اَصٕل ٹھیٖک ٹھاکھ کَمپِٹِشن چھُ ؤنکیٚن چھُ اَصٕل ییٚتہِ تعلیٖمی نِظام اَتھ چھِ واریاہ وجوٗہات اکھ وجوٗہات چھُ یہِ کہِ تِکیازِ وٕنکیٚن یۄس زَن فیسلٹی پانہٕ چھِ پَرناوان تَتھ چھُ آسان جان پَڑا لِکھا تِمن چھِ وٕنکین ٹرینِگ وینِگ تہِ مِلان اَصٕل اور سُہ تن تہٕ بیٚیہِ چھُ وٕنکین گورمینٹ تہِ واریاہ زیادٕ وٕنکیٚس نظر اَتھ پٮ۪ٹھ خیال تھاوان تِکیازِ رِزالٹس پٮ۪ٹھٕے چھُ وٕنکیٚن اَگر کٲنسہِ ماسٹرَس اوس اُستادَس رِزالٹہٕ چھُ خراب نیران تٔمِس خِلاف چھِ یِم نِوان اکھ ایکشن تَمہِ سۭتۍ چھُ یِم بِلکُل خیال تھاوان شُرٮ۪ن اَصٕل بیٚیہِ چھُ پریویٹ سکوٗلن منٛز تہِ چھُ وٕنکیٚن کَمپِٹشن شُرۍ تہِ چھِ وٕنکیٚن وٕنکیٚن چھُ مول موج تہِ سَنان واریاہ زیادٕ سُہ تہِ چھُ وجہہ تہٕ اِنسچوٗٹ چھُ اکھ اکھ سکوٗل چھُ بیٚیس سکوٗلَس یژھان پَتھ ژھنُن اکھ چھُ یَژھان بیٚیہِ سٕندۍ کھۄتہٕ پَنُن رِکاڈ اَصٕل بَناوُن ییٚتہِ چھُ بیٚیہِ ووت وٕنکیٚن ڈِجٹل سِسٹم تہٕ اَمہِ موٗجوٗب بَنے أسۍ وٕنکیٚنس پَرُن تہِ سَہل اور شُرین بَنو اِنٹرسٹ تہِ اَصٕل تِکیازِ وٕنکیٚن چھُ اِنسان یوٗٹوٗبس پٮ۪ٹھ پَڑان تَتہِ چھُنہٕ بور گژھان کیٚنٛہہ بٔلکہِ چھُ مَزٕے مَزٕ لگان یہِ تہِ چھُ فٲیدٕ